مےٚ چھِ فُٹ بال گِنٛدٕنۍ خۄش گژھان مےٚ کیٛازِ چھِ فُٹ بال گِنٛدٕنۍ خۄش گژھان تَتھ چھِ اَکھ وجہ گۄڈٕنٮ۪تھٕے یُس مین وجہ چھِ دَپان یَتھ خانٛدانَس منٛز پَتہٕ پٮ۪ٹھٕے چھِ آسان کانٛہہ چیٖز گژھان تہٕ تٔمۍ خانٛدانٕکۍ شُرۍ تہِ چھِ تی کران یِتھٕ پٲٹھۍ أسۍ وُچھان چھِ أسۍ چھِ کُنہِ جایہِ دَپان کانٛہہ ہیو یِم ہا ڈاکٹَر گوٚو یِہٕنٛدۍ نیٚچِو تہِ بَنَن ڈاکٹَر یِتھٕے پٲٹھۍ میٛٲنۍ گَرِکۍ تہِ ٲسۍ یِہَے سَپورٹٕس فُٹ بال گِنٛدان تہٕ میٚتہِ کوٚر یِہَے سِن سِٹاٹ میٛون خانٛدانٕے چھُ فُٹ بال گِنٛدان بہٕ اوسُس گَرِکٮ۪ن سۭتۍ گژھان مٲدانَس منٛز بہٕ اوسُس تَتہِ وُچھان تَتہِ کیٛاہ چھِ یِم کران مےٚ تہِ دوٚپ اَکہِ دۄہ گَرِکٮ۪ن مےٚ أنیوٗ بوٗٹھ تہٕ بہٕ تہِ وۅتھُس گِنٛدنہِ تہٕ مےٚ تہِ گوٚو شوق تہٕ مےٚ باسان مےٚ چھِنہٕ ؤنکٮ۪نَس تہِ أمیُک شوق ہٹان تہٕ نہٕ گژھِ مےٚ یہِ ختم یہِ گوٚو مےٚ مُتعلِق مےٚ کیٛازِ چھِ وۅنۍ وُچھَو أسۍ فُٹ بال کیٛازِ چھِ ضروٗری یہِ کیٛازِ چھِ اَصٕل اَکھ سَپورٹٕس باقِیَو کھۄتہٕ میٛانہِ حِساب گۄڈٕنِکُے سوال اَتھ منٛز چھِ زٕ ٹیٖم آسان یِم چھِ ٹَگَس منٛز آسان یِم چھِ لَڑایہِ ٹٮ۪نشَنَس منٛز آسان یہِ نہٕ کیٚنٛہہ یِم چھِ لڑٲے کَران اَکھ أکِس چھِ لایان نہ بٔلکہِ اَگر أسۍ وُچھَو اَتھ منٛز گۄڈٕنٮ۪تھٕے ییٚلہِ زٕ ٹیٖم چھِ مگر یِم چھِ گۄڈٕنٮ۪تھٕے اَکھ أکِس نالہٕ مٔتۍ کران اَتہِ چھِ یِوان أکۍ سٕنٛز ہار تہٕ جیٖت وُچھنہٕ یہِ چھِنہٕ کہِ أکۍ ہوٗر تہٕ گوٚو یہِ لَگہِ نہٕ کُنے نہَ یہِ چھِ یِوان وُچھنہٕ کہِ کِتھٕ پٲٹھۍ اگر أسۍ وُچھان چھِ لایفہِ منٛز کانٛہہ گول چھِ آسان کانٛسہِ کانٛسہِ چھُ ڈاکٹر بَنُن یہِ چھُنہٕ سہلٕے گول کانٛہہ أچیوٗ کَرُن سٮ۪ٹ کَرُن یہِ چھُ گۄڈٕنٮ۪تھٕے أمِس گۄڈٕ چھِ أمِس کاہ پُلیر ژَٹٕںۍ پتہٕ چھِ أمِس گول کیٖپَر ژَٹُن پتہٕ چھِ أمِس گول کَرُن گوٚو اَتھ منٛز چھِ یِوان وُچھنہٕ اَکہِ سایڈٕ چھِ آسان کاہ پُلیر بیٚکہِ سایڈٕ چھِ آسان کاہ پُلیر تہٕ یہِ چھِ آسان بوٚڈ اَکھ مٲدان سِٹیڈیم اَتہِ چھِ واریاہ تماشہٕ گیٖر تہِ آسان اَتہِ چھِ یِوان یہِ گیم وُچھنہٕ اَتھ منٛز اگر أسۍ وُچھَو منٛزباگ چھِ بال آسان تَتھ چھِ یِوان اورٕ یور لَتہٕ کڈنہٕ تہٕ أکِس پُلیرَس چھِ واریاہ ؤری لگان اکھ فُٹ بال ہٮ۪چھنَس اَتھ منٛز چھِ یَکجٕتی آسان اگر أسۍ وُچھَو فُٹ بالہِ سۭتۍ کیٛاہ چھِ گژھان اَمہِ سۭتۍ چھُ سون صحت ٹھیٖک روزان ایکزَرسایِز تہِ چھِ گژھان تہٕ امیٛوٗن سِسٹَم تہِ چھِ سون سٹرٛانٛگ بنان یِتھٕ پٲٹھۍ تۄہہِ مےٚ ووٚنمَو اَتھ منٛز چھِنہٕ سہلٕے آسان گول کَرُن گۄڈٕ چھِ أکِس نفرَس زٕ ہَتھ ترٛےٚ ہَتھ میٖٹَر پٮ۪وان ژَٹٕنۍ اَدٕ چھُ سُہ گول پٮ۪وان کَرُن بیٚیہِ چھِس پُلیر پٮ۪وان ژَٹٕنۍ پتہٕ چھُس پٮ۪وان بالہِ لَتھ لگاوٕنۍ تہٕ کَرُن گول گوٚو اَتھ منٛز چھِ سیٚودٕے ہارڈ ؤرٕک چھِ اَتھ منٛز محنت چھِ اَتھ منٛز یہِ چھِ بَڈٮ۪ن بَڈٮ۪ن گرٛاونٛڈَن منٛز یِوان گِنٛدنہٕ تہٕ اَمہِ سۭتۍ چھِ اِنسان فِٹ روزان وۅنۍ وُچھَو أسۍ گیٚمہِ متعلِق یہِ کِتھٕ پٲٹھی چھِ یِوان گِنٛدنہٕ کیٛاہ حساباہ چھِ اَتھ منٛز آسان گۄڈٕنٮ۪تھٕے چھِ اَتھ منٛز آسان اَکھ بوٚڈ گرٛاونٛڈ ژورَو طرفہٕ اَکہِ سایڈٕ چھِ بیٚہوان کاہ پُلیر بیٚیِس سایڈٕ چھِ بیٚہوان کاہ پُلیر منٛزباگ چھِ بٔڈ رٕکھ آسان تہٕ یہِ چھِ نَمتھَن مِنٛٹَن یِوان گِنٛدنہٕ یعنی کہِ ڈۅڈَس گھنٛٹَس چھِ یہِ یوان گِنٛدنہٕ ڈۅڈٕ گِنٛدنہٕ پتہٕ چھِ یِوان ڈۅڈٕ گھنٛٹہٕ پتہٕ چھِ یِوان وُچھنہٕ کٔمۍ ٹیٖمَن کٔرۍ زیادٕ گول تہٕ تٔمی زیوٗن بیٚیہِ چھِ اَتھ منٛز اَکھ منٛزباگ اَکھ جج آسان تٔمِس چھِ وَنان ریفری بیٚیہِ چھِ سایڈَن تہِ زٕ جج آسان لَکٕٹۍ زٕ جج تِمَن چھِ وَنان سایِڈ ریفری تہٕ تِمٕے چھِ گیٚمہِ چلاوان تہٕ اگر أسۍ وُچھَو وۅنۍ اَتھ منٛز چھِ أکِس لڑکَس یا پُلیرَس تٔمِس چھِ پٮ۪وان پَنٕنۍ تجرُبہٕ ہاوُن پَنٕںۍ سِکِلٕز ہاوٕنۍ کہِ کِتھٕ پٲٹھۍ پَکناو بہٕ گیم گوٚو یٔمِس پُلیرَس اَتہِ سِکلٕز زیادٕ آسَن سُے پَکہِ برٛونٛہہ برٛونٛہہ تہِ اَمہِ سۭتۍ چھُ سون مینٹَل ہیلٕتھ تہِ ٹھیٖک روزان سون فِزِیکَل ہیلٕتھ تہِ چھِ آٹَوٗمیٹِکٕلی ٹھیٖک روزان گوٚو یہِ چھِ بَڈٮ۪ن گرٛاونٛڈَن منٛز یِوان گِنٛدنہٕ ایگزَرسایِز چھِ اَمہِ سۭتۍ گژھان یا اگر وُچھَو ؤنکٮ۪نَس چھِ زیادٕ تَر یوٚہَے سَپورٹٕس یِوان گِنٛدنہٕ لگ بَگ ہسا چھِ ؤنکٮ۪نَس زٕ ہَتھ مُلُک ڈایَو ہَتَو مُلکَو منٛز چھِ ؤنکٮ۪ن زٕ ہَتھ مُلُک گِنٛدان فُٹ بال گوٚو اَتھ منٛز چھِ کیٚنہہ نَتہٕ کیٚنہہ اَصٕل چیٖز یُس باقِیَو سَپورٹٕسَو کھۄتہٕ چھِ یہِ بہتری ہاوان اَتھ منٛز اَگر وُچھَو تماش گیٖر چھِ آسان کَرورَن منٛز گرٛاونٛڈَس منٛز یا لۅکٹٮ۪ن گرٛاوٚنٛڈَن منٛز توتہِ کِہیٖنٛۍ نٕے کِہیٖنٛۍ نٔے ساسَن منٛز چھِ آسان لوٗکھ چھِ پَنُن قۭمتی ٹایَم کڈان یہِ گیم یِوان وُچھنہِ یہِ گیم چھِ جذبَو سۭتۍ آسان بٔرِتھ اگر أسۍ وُچھَو امیُک ایٖجاد گوٚو اِنٛگلینٛڈَس منٛز اِنٛگینٛڈَس منٛز آ ییٚلہِ أسۍ پتھ کُن چھِ ترٛاوان نظر فُٹ بال کِتھٕ پٲٹھۍ ٲسۍ گۄڈٕ یِوان گِنٛدنہٕ تَمہِ ساتہٕ نہَ سا آسہٕ نہٕ یِم پھۅکھ بالہٕ تہٕ لیدَر بالہٕ کیٚنٛہہ أڑۍ ٲسۍ گِنٛدان کَنٮ۪ن کَنٮ۪ن ٲسۍ تِم لَتہٕ کڈان تہٕ اَتھ منٛز چھِ برٛونٛہہ کُن اَصٕل سُکوپ تہِ برٛونٛہہ کُن چھِ اَتھ منٛز اَپَرچُنٹیٖز تہِ یِتھٕ پٲٹھۍ وُچھَو أسۍ اَتھ چھِ بٔڈ اَکھ ٹورنامٮ۪نٛٹ برٛونٛہہ کُن نیران تَتھ چھِ أسۍ وَنان فیٖفا تَتھ منٛز چھِ سٲلِم مُلُک کران کَنٛٹرِبوٗٹ تِم چھِ گِنٛدان تہٕ یِوان یَکجا تہٕ ہاوان پَنٕنہِ سِکلٕز یُس ہسا تَتہِ زینہِ سُہ بنیٛوو بادشاہ یہِ چھِ ہاوان اَسہِ کہِ نَمتھَن مِنٛٹَن نسا چھِ نہٕ ژےٚ پتھر بہُن کیٚنٛہہ گوٚو اَتھ منٛز چھُ باقِیَو سَپورٹٕسَو منٛز کھۄتہٕ کیٚنٛہہ بہتری وۅنۍ اگر أسۍ وُچھَو کِتھٕ پٲٹھۍ مِثال گۄڈٕنٮ۪تھٕے اگر أسۍ وُچھَو نٮ۪وَر گِو اَپ یہِ چھِ ہاوان گۄڈٕنٮ۪تھٕے کہِ تۄہہِ نسا چھُو نہٕ پتھر پٮ۪وُن کِہیٖنٛۍ گوٚو یہِ چھِ یہِ ہاوان یہِ چھنہٕ گیٚمٕے یٲژ کیٚنٛہہ أسۍ وَنَو یہِ چھِ گیم أسۍ وُچھان تہٕ نہَ اَتھ منٛز چھِ اَکھ اِنٹَرٹینمٮ۪نٛٹ اَتھ منٛز چھِ اَکھ ماے محبت آسان ییٚلہِ گیم چھِ مۅکلان سٲلِم چھِ مُشتھٕے گژھان لاسٹَس چھِ أسۍ بیٚیہِ یِکہٕ وَٹہٕ یِوان أسۍ چھِ نالہٕ مٔتۍ کَران پانہٕ وٲنۍ